اَگَرے أسۍ زَن وٕچھو یۄس زَن یہِ فارمٲرٕس سیوسایڈ چھِ یِم زَن یِم زٔمیٖندار چھِ یِم یِم کیٛازِ چھِ خۄدکٔشی کَران یۄس زَن سون مُلُک چھُ یہِ چھِ اَکھ ایٚگریریَن کَنٹری اٮ۪گریریَن بیسٕڈ سوسایٹی یَتھ منٛز زَن زیادٕ لُکھ چھِ آوٕرۍ کَتھ سۭتۍ اٮ۪گرِکَلچَرَس سۭتۍ پَنُن اوٚزکہٕ پَنُن روزگار چھِ کَماوان اٮ۪گرِکَلچَر پٮ۪ٹھَنٕے تہٕ اَگَرے أسۍ وٕچھو سَتَتھ علاوے لُکھ پٔرسَنٛٹ علاوَے لُکھ چھِ کَتھ سۭتۍ کٲم کَران اٮ۪گرِکَلچَرَس سۭتۍ تہٕ تِم چھِ پَنٕنۍ اِنکَم پَکناوان تِم چھِ پَنٕنۍ آمدٲنی پَکناوان تِم چھِ پَنُن عیال پَکناوان تَمی اٮ۪گرِکَلچَر پٮ۪ٹھ یِم زَن یُس زَن یہِ سوسایڈ چھِ یِم زَن یِم زٔمیٖندار چھِ یِم کیازِ چھِ خۄدکٔشی کَران اگرَے أسۍ وٕچھو گۄڈنٮ۪تھٕے یا تہِ چھِ اِمَن گژھان کرٛاپ فیلیر یا یُس زَن یِہُنٛد فَصٕل چھُ آسان اِمَن چھُ سُہ فیل گَژھان اِمو چھِ آسان ہورٕ یِم زَن یِم پرٛیویٹ لینٛڈ لاڈٕس چھِ یِمَن نِش چھُکھ آسان قرض اوٚنمُت تُلِتھ لون اوٚنمُت تُلِتھ یا تہِ زَن چھِ آسان یِمو اوٚنمُت بیٚنٛک چھِ یِمن پٮ۪ٹھ لون تُلِتھ یِمن چھُ آسان اُمید کہِ ییٚلہِ اَسہِ فَصٕل نیرِ اَصٕل فَصٕل وۄپدِ اَصٕل اَمہِ پَتن دِمو کَرو أسۍ واپَس یہِ اَمہِ پَتَن بَرو أسۍ واپَس یہِ لون مَگر ییٚلہِ یِمَن فیل چھُ گژھان یہِ فَصٕل تہٕ یِم یِم کیاہ چھُ گژھان یِم چھِنہٕ بِچار یِمن منٛز چھنہٕ سۄ صلٲحیت روزان یِم ہٮ۪کن واپَس بٔرِتھ یہِ تہٕ یِمَن چھُ سُہ مٮ۪نٹَل سٹرٛٮ۪س یِوان بیٚیہِ زَن یِم گورمٮ۪نٛٹٕکۍ لاز چھِ گورمٮ۪نٛٹٕچ یِم پالسیٖز چھِ یِم چھَنہٕ آسان اِہِنٛدۍ یِم چھَنہٕ اِہِنٛدِس کینٛہہ پالسیٖز فارمَرَن ہٕنٛزٕ کینٛہہ لاز یِمَن مُتعلِق یِم چھِنہٕ اِہِنٛدِس فیورَس منٛز یِم چھِنہٕ یِمَن اِہِنٛدِس سَپوٹَس منٛز آسان کِہیٖنۍ ہِندُستانَس منٛز چھِ اَمے کہِ وَجہ سۭتۍ واریاہ زیادٕ خۄدکٔشی گَژھان یِم زَن یِم زٔمیٖندار چھِ کَران اگر أسۍ وٕچھو یہِ گٔے کُنوُہ شَتھ سَتہٕ پٮ۪ٹھ اَگَرے أسۍ وٕچھو گٔے بے حدٕ خۄدکٔشی کَرِ کَمو زٔمیٖندارو ہِندوستانَس منٛز اَگَرے أسۍ وٕچھو زٕ ساس ژۄدہَس منٛز زٕ ساس ژۄدہَس منٛز چھِ کٔرمٕژ پانٛژھ ساس شےٚ ہَتھ لُکو خۄدکٔشی زیادٕ زَن یِم زَن سٹیٹٕس چھِ خاص کَر مَہراشٹرا چھُ تِلَنگانا چھُ آندھرا پرٛدیش چھُ چھَتیٖس گَر چھُ ییٚتہِ زَن زیادٕ یِم زٔمیٖندارَن زٔمیٖندار کَران چھِ اَمہِ خۄدکٔشی امہِ خٲطرَن یِم دوٗر کَرنہٕ یِم رُکاونہٕ موٗجوٗبَن یِم خۄدکٔشی یا زَن یِم اَسہِ کیاہ پَزِ کَرُن گورمینٹَس کیاہ پَزِ کَرُن یہِ کَرُن یُس زَن گورمینٹ چھُ گورمینٹَس پَزَن لاز بَنایہِ یِم زَن اِہِنٛدِس فٮ۪ورَس منٛز آسَن یا یُس یُس زَن سَبسِڈیٖزَن منٛز کَرَپشَن چھُ گَژھان سُہ پَزِ گورمینٹَس رُکاوُن یِمَن پَزِ یِمَن بَرپوٗر ساتھ دیُن یِمَن زٔمیٖندارَن ہَر کُنہِ منٛز تاکہِ یِم کَرَن نہٕ یِم اِمَن یی نہٕ مٮ۪نٹَل سٹرٛس کِہیٖنۍ تہٕ یِم زَن یِم زٔمیٖندارَن ہٕنٛز خۄدکٔشی چھِ یِم رُکَن